یہِ سون ماحول گوٚژھ اسہِ صاف روزُن أندۍ پٔکۍ گوٚژھ اسہِ روزُن صاف یہِ مگر أسۍ چھِ کران کٲم اسہِ پَزِ نہ یہِ ژھوٚٹ تراوُن وَتَن پیٚٹھ اسہِ پَزِ نہٕ یَپٲرۍ یہِ کھیٚمو اسہِ پَزِ یہِ ڈِشٹہِ ڈشٹہِ بِنَس مَنٛز تراوُن یہِ اسہِ پَزِ نہٕ اَپٲرۍ یَپٲرۍ تراوُن یہِ ہَمساین کن وَتَن پیٚٹھ پَزِ نہ اسی تراوُن یہِ ژھوٚٹھ یہِ پَزِ اَسہِ اتھ پَزِ اَسہِ تھاوُن ڈشٹہٕ بن اسہِ یہِ أسۍ کھیٚمو أسۍ لفاف آسہِ کانٛہہ چی أسۍ سبزی ہُنٛد ژھوٚٹھ آسہ یہِ تھاوو أسۍ ڈَشٹہٕ بنس مَنٛز تہٕ یہِ ہیٚکو نہٕ أسۍ وَتَن پیٚٹھ ترٲیِتھ کینٛہہ امہ سۭتۍ چھ اَسہِ ماحول واریاہ خراب گَژھان یَپٲرۍ چھُ ٹورِجم چھُ یوان گارمنٹَس تہِ پَزِ یِہٕنٛدِ خٲطرٕ تھاوُن اسہ اوس یہِ چَنہٕ خٲطرٕ یم دٔری آو ٲسۍ اَسہِ یَپٲرۍ وَسان یم ٲسۍ صاف آسان أسۍ ٲسۍ برونٹھ چوان یُہے آب ٲسۍ أسۍ چَوان برونٹھ یہِ اوس آسان اصل صاف أسۍ ٲسۍ چَوان وٕنکیٚس چہِ نہٕ أسۍ ہیٚکان یہِ آب چیٚتھ کینٛہہ وٕنکیٚس چہِ ٹورِزِم کھَسان یِمَے چھِ کھیٚوان کینٛہہ یم چھِ دری آو سے مَنٛز لایان یم لِفاف لاین یا یم چھِ بیٚہوان دٔریاوَس پیٚٹھ یم چھِ تراوان تھۄکہٕ تراوان یم چھِ یہِ کَران کٲم پِشاب گورمنٹَس پَزِ تھاوُن یِہٕنٛدٕ خٲطرٕ باتھروٗم گَژھِ تھاوُن یہِ گَژھِ تھاوُن پارکَن مَنٛز گَژھن روزٕنۍ یم ڈَشٹہٕ بن گَژھیٚن روزٕنۍ یہِ کھیٚمو تہِ گَژھِ روزُن تہٕ ژھوٚٹھ آسہِ سَمان ڈَشٹہٕ بنن مَنٛز اسہ آسہ نہ ماحول خراب گَژھان کینٛہہ اسہِ روزِ امہِ سۭتۍ ماحول صاف اسہ چھُ یِتھ پٲٹھۍ چھ بیٚمٲرۍ وَسان بیٚیہِ پَزِ اسہِ وٕنکیٚس اسہِ پَزن نہٕ کُلۍ ژَٹن کینٛہہ اسہِ پزن کُلۍ رُوٕنۍ ژَٹن پَزن نہٕ اَسہِ کینٛہہ ماحول گَژھِ اَسہِ روزُن امہِ سۭتۍ روزِ اَسہِ صاف ماحول